ہٮ۪لو اسلام علیکُم تُہۍ چھُو اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک ؤنِو کیٛاہ حُکُم اوس اہن حظ اۭں بہٕ حظ چھَس کَران

مگر مگر مگر مَسلہٕ چھُ اَکھ چیٖز تُہۍ دِیِو مےٚ لیٚکِتھ کیٛاہ کیٛاہ چھُ تۄہہِ ضوٚرَتھ کیٛاہ کیٛاہ چھُ بہٕ لٮ۪کھٕ تہِ بہٕ وٕچھِ کُس کُس ہٮ۪کہِ مےٚ گٔژھِتھ تیٖتِس کالَس تیار کیٛازِکہِ ہُپٲرۍ چھُ ٹایم واریاہ زیادٕ کَم آ تُہۍ ؤنِو مےٚ تویتہِ کیٛاہ کیٛاہ چھُ تۄہہِ ضوٚرَتھ آ ٹھیٖک چھُ ہَتھ بیٚیہِ چھِ آسان تِم آ آ ٹھیٖک چھُ ٹھیٖک چھُ یہِ تہِ لیوٚکھ مےٚ آ آ ناوٕ واوٕ چھِ آ کیٚنٛہہ چھُنہٕ پَرواے مگر نَہ أسۍ چھِ یورَے کَران کَوَر مگر تمیُک یُس پونٛسہٕ چھُ آسان سُہ چھُ کھسان مگر تمیُک زیادٕ پَہنَتھ تھوڑا اَگر مِثال زَن چھَس بہٕ وَنان اَگر دۄن ہَتَن رۄپیَن آسہِ سُہ کَورَس لَگہِ تَتھ ہَتھ گوٚو ترٛےٚ ہَتھ رۄپیہِ گژھِ سُہ ریٚڈی آ کَم ہے گژھِ اَگر تُہۍ ؤنِو وَنہِ تُہۍ کٔرِو اَتھ رنٛگ ونٛگ پانَے تہٕ باقی دِمو بہٕ تۄہہِ پانَے بَنٲوِتھ

کیٚنٛہہ زیادٕ تہٕ کَم ہیٚکہِ نہٕ گٔژھِتھ کِہیٖنۍ تہِ زٕ ہَتھ تہِ پنٛژاہ ہٮ۪کہٕ بہٕ تھٲوِتھ تیوٗتاہ ہٮ۪کہِ گٔژھِتھ کَم اَمہِ کھۄتہٕ کَم ہٮ۪کہِ نہٕ گٔژھِتھ کیٚنٛہہ کیٛازِ ہُپٲرۍ چھُ تہِ سونٛچُن آ أسۍ چھِ ییٚتی نَس اَگر تُہۍ پانہٕ یِیِو تُہۍ وٕچھِو تویتہِ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے بِہِو رۄبَس حوال